آ گۄڈٕنِچی کَتھ یِم یِم رِچولٕز چھِ یِم چھِ واریاہ زیادٕ نہٕ اِمپاٹَنٛٹ آسان یِم چھِ واریاہ زیادٕ اَتھ أکِس سَماجَس منٛز اکھ ویلیوٗ تھاوان یِم یِم سٲری یَتھ منٛز ڈِسکسٕڈ یِم چھِنہ رَنٛگولی چھُ یا أسۍ آبہٕ ترٛاوان آفتابَس کُن یا کُم کُمَن فورہیڈ یا یِم داغ یِم أسۍ سیکرٕڈ تھرٛیڈٕس چھِ لاگان أسۍ نَرٮ۪ن وغیرہ یا پوٗجا چھِ کَران یا أسۍ مُسلمان چھِ درگاہَن پٮ۪ٹھ گژھان زِیارتَن پٮ۪ٹھ گژھان روزٕ تھاوان اَمہِ سۭتۍ کیٛاہ چھُ گژھان اَمہِ سۭتۍ چھِ پانہٕ ؤنۍ تھاٹٕس گژھان شیر اور اکھ یِم چھِ یِم بَٹہٕ بَرادٔری چھِ پَنڈِتھ بَرادٔری چھِ تِم چھِ بُلاوان یِمَن چیٖزَن پٮ۪ٹھ گۄڈنِچی کَتھ یِمو پوٗجَہو سۭتۍ یا یِمو درگاہ گژھنہٕ سۭتۍ یِمو سۭتۍ چھِ اَکھ مطلب نہ پَنُن سۄ یاد دِہٲنی خٲطرٕ نہ اَسہِ چھُ کَتھ تام طابیہ اَسہِ ہَسا چھِ یِم پوٗجا کَرٕنۍ یا اَسہِ عِبادت چھِ کَرٕنۍ تاکہِ اَسہِ چھُ مطلب نہ اکھ أسۍ اللہ تعالیٰ ہَس چھِ أسۍ یا گاڈ چھِ آسان گاڈ کَنسٮ۪پٹ چھُ مطلب یہِ ہَسا چھُ اَمہِ سۭتۍ زِندٕ روزان اور دٔیِم چیٖز یِم چھِ اَکھ کَلچَر یا ٹرٛیڈِشَنَس منٛز تہِ اِمپاٹَنٛٹ چیٖز آسان اَمہِ سۭتۍ چھِ أسۍ أکِس بیٚیِس پانہٕ ؤنۍ دعوت دِوان تاکہِ بھایی چارہ گژھِ بیٚیہِ بَنہِ نفرت گژھن ختٕم نفرت مِٹن اور پانہٕ ؤنۍ دِل رلن اور محبت گژھِ پٲدٕ اور اکھ اَصٕل خۄشوُن سماج بنہِ